اَگر أسۍ وَنو کہِ یِم گیمہٕ گنٛدنہِ چھِ گنٛدُن چھُ یہِ کِتھ کٔنۍ چھُ ڈِفرنٛٹ اَگر أسۍ وَنو کہِ گامَن منٛز چھُ آسان اَسہِ پٕلے گراوُنٛڈ یِم آسان چھِ گنٛدنہٕ خٲطرٕ یا جاے سۄ چھےٚ آسان اَسہِ واریاہ زیادٕ تہٕ یُس اَسہِ شہرَن منٛز چھُ آسان تَتہِ چُھ آسان اَسہِ جاے واریاہ کَم کیازِ کہِ تَتہِ چھِ آسان آلریڈی اربنایٚزیشن گٔمٕژ تَتہِ چھِ آسان مکان پیوٚٹُھس پٮ۪ٹھ بَنٲوِتھ یُس اَسہِ گامَن منٛز چھِ آسان گامَن منٛز چھِ آسان اَسہِ واریاہ جاے واریاہ بٔڑ پٕلے گراوُنٛڈ کہِ أسۍ چھِ ہٮ۪کان گنٛدِتھ اَصٕل پٲٹھۍ تہٕ پَتہٕ وَنو کہِ یِتھ کیاہ وَنان چھِ اَگر وۄنۍ أسۍ وَنو کہِ گامہٕ کین منٛز گامَن منٛز چھےٚ آسان اَسہِ فیسلٹی تیٖژہ ایٚولیبٕل اَسہِ چُھ نہٕ آسان تیوٗتاہ سامان ایٚولیبٕل کیٛنہہ کہِ أسۍ گنٛدو مُختلِف گیمہٕ مَگر یُس اَسہِ شہر چھُ آسان تَتہِ چھُ آسان ہر کانٛہہ فیسلٹی اٮ۪ولیبٕل ہر کانٛہہ سامان اٮ۪ولیبٕل تہٕ أسۍ چھِ ہٮ۪کان تِم گیمہٕ اصٕل پٲٹھۍ گنٛدِتھ تہٕ بیٚیہِ چھِ آسان تَتہِ اَسہِ ٹرینٲرٕس تِم ٲسۍ آسان تتہِ چھِ اسہِ مدد کَرن وٲلۍ تَتہِ چھِ آسان اسہِ تِم سینٛٹٲرٕس ییٚتہِ ہٮ۪چھناوان چھِ گیمہٕ گنٛدنہِ تِم ٹیٖچر چھِ آسان ایٚولیبٕل یِمن وَنان کِتھ کٲٹھۍ چھُو تۄہہ گنٛدُن کیاہ چھِو تۄہہ کرُن ایز کمپیریڈ ٹُہ گامَن منٛز چھُنہٕ آسان تیوٗتاہ ایٚولیبٕل کیٚنٛہہ تیوٗتاہ سامان سٔروِس آسان ایٚولیبٕل کیٚنٛہہ یا تیٖژھ ٹیٖچٲرٕس ایٚولیبٕل کیٚنٛہہ یِم اَسہِ مُختٔلِف گیمہٕ چھِ ہٮ۪چھناوان